نِٹِنٛگ منٛز چھِ زیادٕ چھِنہٕ مےٚ پَے کیٚنٛہہ کیٛازکہِ بہٕ چھَس نہٕ پانہٕ کَران کِہیٖنۍ تہِ نہٕ یِژھ کانٛہہ کٲم مطلب چِنار یا نِٹِنٛگ منٛز چھِ بٔنیٛان چھِ وَنان تَتھ منٛز چھِ کھالان گاڈ ڈِزایِن چھِ کھالان چِنار چھِ کھالان پوشہٕ تھٔر چھِ کھالان تہٕ بیٚیہِ مطلب یِم یِم چھِ آسان واریاہ یہِ نَہ مےٚ چھِنہٕ کٔرمٕژ کانٛہہ ٹرٛاے لۄکچار چھِم یِتھَے کٔنۍ تھوڑا بہت ہیٚچھمٕژ مطلب لۄکچار چھِ گِنٛدان اِنسان گُڑِ وُڑِ تہٕ مےٚ چھِ لۄکٕٹ لۄکۭٹ بٔنیٛان اَکھ مگر سُہ چھِ مےٚ سیوٚد بَنٲومٕژ مطلب تَتھ منٛز چھِنہٕ مےٚ کانٛہہ ڈِزایِن ترٛومُت